آ مےٚ ہَسا چھُ اَکھ تھٲومُت اَکھ ڈیری بَنٲیِتھ تَتھ منٛز چھُ مےٚ تھٲومُت کُس کُکِنٛگ کمہِ دۄہ چھُ کھیٚون کُس کیٛاہ چھُ کھیٚون